میٲنۍ ہمساے تِہُنٛد ناو چھُ یِتھ کٔنۍ پانٛژَن نفرَن ہُنٛد ناو چھُ یِتھ کٔنۍ الطاف احمد غلام محدیٖن غلام محمد عبدالرحمان بشیٖر احمد میٖر عبدالخٲلق بٹ جی صوب محمد عرفان گُلہٕ کاک شمیٖمہٕ مۄکھت حاجہِ